ٲں یُس مےٚ گۄڈٕنیٛک پرٛوڈکٹہٕ اوس سُہ اوس واریاہ زیادٕ مُفیٖد ٲں اور تَمہِ سۭتۍ ووت مےٚ واریاہ زیادٕ فٲیدٕ مےٚ کوٚر یہِ ایٚکٕسپیٖریَنٕس کہِ یِم چیٖز چھِ لگان اسہِ آز کَلچہِ زنٛدگی منٛز اور مےٚ باسیٛو یہِ پرٛوڈکٹہٕ واریاہ زیادٕ اصٕل کَمپٔنی ہِنٛدۍ طرفہٕ یُتھ یِمو اِمیج ٲس اَمِچۍ کھٲڑمٕژ سُہ اوس ایٚکزیکٹلی تیٛتھُے اور سُہ آو مےٚ واریاہ زیادٕ بکار صفٲیی کَرنَس منٛز سُہ اوس ویکیٛوٗم کلیٖنر اۭں اور مےٚ گٔے واریاہ زیادٕ آسٲنی تَتھ منٛز بہٕ چھیٚس تمامَن اِلتِجا کران رِکویٛسٹہٕ کران اگر تُہۍ تہِ یژھِو کرُن اَمہِ سۭتۍ چھُ واریاہ زیادٕ فٲیدٕ واتان اور تھکاوَٹ چھِ واریاہ کم یِوان